ہیٚلو اسلامُ علیکُم تُہۍ چھُوٕ حَظ دُکانٛدار مےٚ حَظ اوس ضروٗرت زعفران تہٕ کٲشِرۍ مرژٕوانٛگن حَظ

بہٕ حَظ یِمہٕ اوٗرۍ تہٕ اَتِی کرو حَظ کتھ چَلو شُکریہ